وعلیکُم سلام اۭں کُم حَظ چھِو گاڈٕ تۄہہِ کم گاڈٕ چھو ضوٚرتھ وٕنکیس چھِ نہٕ کِہیٖنۍ تہِ نہٕ وِنۍ چھ نہٕ وٕنکٮ۪ن چھَ نہ نہ کٲشرِ تہٕ نہ چھِ پنجابہِ ؤنہِ حَظ بنن نہٕ وٕنہِ لگہِ تھوڑا ٹایمٕے کٲشر گاڈٕ چھِ گژھان ژور ہتھ رۄپیہِ کِلوٗ تہٕ یِم اسہِ پنجٲبۍ چھِ تِم چھِ گژھان ترےٚ ہتھ رۄپیہِ ہے دروٚگ کیٛاہ تُہۍ وٕچھِو حَظ بازرٕ کۭتِس چھِ یوان ژور ہتھ حَظ چھِ دِوان ہر کُنہِ جایہِ تُہۍ کٔرِو حَظ معلوٗم ییٚلہِ نہٕ آسن تیٚلہِ ؤنۍ زیو تُہۍ کٲشُر ہے چھُ اصٕل گژھان مگر یہِ چھُ کٲشُرے چھُ اصٕل گژھان تہٕ مگر یہِ چھُ درٛوٚگ گژھان یے اتھے چھُ پیٹھ تُہۍ گژھیو بازر تُہۍ کٔریو تتہِ تہِ معلوٗم تہٕ سُے چھُ نہٕ حَظ مسلہٕ یہِ چھُ نہ حَظ یہِ یہِ چھُنہٕ بِظٲتی جہلِمچ گاڈ آسان اتھ چھُ توے لگان مزٕ فِلحال حَظ چھُ نہٕ آز کِہیٖنۍ تہٕ ییٚمہِ ساتہٕ بنن تمہِ ساتہٕ ونو بہٕ تۄہہِ نہ آز چھِ نہٕ حَظ بِظٲتی آب کمٕے تہٕ توے اتہِ چھِ نہٕ کھسٲنی گاڈٕ اہن حَظ اہن حَظ وٕچھو حَظ ییٚلہِ بنن تہٕ ؤنِو حَظ

کِہیٖنۍ حَظ اے ریٖٹھ حَظ چھِ یہٕے گژھان یِمن بوٗزوٕ حَظ وٕچھو تیٚلہِ کیٛاہ کرو ییٚلہِ اسہِ قٕسمتس آسہِ چلو ٹھیٖک حَظ چھُ ادٕ حَظ